یِم پانٛژھ ڈیٹ مےٚ یاد چھِ ژور ژور کُنہٕ وُہ شَتھ نَمَتس منٛز کور مےٚ ٹوویٚلتھ پاس شیٚے ترٛے کُنہٕ وُہ شَتھ پانٛژھ نَمَتس منٛز کور مےٚ بٲیِس خانٛدر سَتھ ژور کُنہٕ وُہ شَتھ پانٛژھ نَمَتس منٛز کوٚر مےٚ أنۍ مےٚ گٲڈۍ پانٛژھ سَتھ کُنہٕ وُہ شَتھ تہٕ اَرٕنَمَتھس منٛز لوگُس بہٕ مُلٲزِم پانٛژھ شیٚے زٕ ساس پانٛژس منٛز کور مےٚ عمرہ